اگر أسۍ کَتھ کَرو بانن ہِنز یِم بہٕ استعمال چھس کَران دورانے رَنُن تَتھ منز چھُ یوان گۄڑنیتھٕے اَتھ کیاہ چھِ ونان بٲٹۍ یا لۄکٕٹ زٲن یَتھ منٛز سِیُن چھُ یوان یا سبزی چھےٚ یوان چَھلنہٕ دٔیِم چیٖز چھُ یہِ کہِ پلیٹ یَتھ پَلیٹ تہٕ یَتھ کیاہ چھِ ونان شراک ییٚمہِ سۭتۍ بہٕ سۄ سبزی یا کیاہ آسہِ میٖٹ آسہِ ماز آسہِ تمہِ سۭتۍ ژَٹان ترٛیٚیِم چھُ کہِ یا کانہہ پٔتِلہٕ یا کانہہ لٮ۪ج یَتھ منٛز تَتھ سِنس یا تَتھ مازس چھس بہٕ ژَھٹھ دِوان آ ترٛیٚیِم چھُ تٲو یا ہیٚکہٕ بہٕ وونِتھ آ تٲو یا ہیکہٕ بہٕ یا پٔتِلَے بیاکھ یوٗز کٔرِتھ تٔلِنہٕ خٲطرٕ ژورَم چھُ اگر وۄنۍ ماز آسہِ تَتھ چھِ ضروٗری سِٹیٖم دِنۍ تمہِ خٲطرٕ چھِ اَتھ کیاہ چھِ ونان پریشَر کُکر ضوٚرتھ یا پریشَر کُکر چھُ ضوٚرتھ یا تَتھ تمہِ تَتھ ہیکہٕ بہٕ پَتہٕ مسالہٕ تہِ اٮ۪ڈ کٔرِتھ تے سُہ تَتھ خلَن دِنہٕ خٲطرٕ چھُ ضروٗری گَژھِ آسُن چونچہِ ییٚمہِ سۭتی بہٕ تَتھ خَلَن دِمہٕ بیٚیہِ اَتھ کیاہ چھِ ونان اگر یا بدل کانہہ سِیُن آسہِ رَنُن تمہِ خٲطرٕ ہیکہٕ بہٕ بدل الگ لٮ۪ج کانہہ یوٗز کٔرِتھ یَتھ منز بہٕ سِیُن سُہ رَنہٕ